اسلام علیکُم تُہۍ چھِوٕ ٹھیٖک صحت چھُ ٹھیٖک گَرِ چھُ ٹھیٖک ژےٚ کیٛاہ اوس واریاہ کٲلۍ فون کرو ژٕ چھکھٕ ٹھیٖک ہاں بِلکُل کیٛاہ چھُ بِل تۄہہِ چھُو نہ پاے اوترٕ یُس سُہ گُلہٕ کاک گُزریو پتہٕ لٔگۍ نہٕ أسۍ تٔمۍ سٕے سۭتۍ تہٕ وَنۍ أسۍ ٲسۍ وَنان مےٚ وَنیو تہٕ اکھ تہِ أمِس فَیاض صٲبَس أسۍ کَرو اِتھ پٲٹھۍ تہٕ تَمہِ دوٚپَن ووںی کیٚنٛہہ چھُنہٕ ہَفتہٕ کھنٛڈ گٔژھِتھ اَہَن اَہن حظ آ بِلکُل چھِ تۄہہِ چھُو پوٚز وَنان تۄہہِ کَتہِ ووٚنو مےٚ تۄہہِ چھُو وَنۍ وَنۍ نا مےٚ تٔمِس وَنۍ ٲس نہٕ سٕنٛز یہِ گوٚمُت اوترٕ تہٕ وَنۍ ٲسۍ نہٕ أسۍ تٔتھۍ سۭتۍ وۅنۍ وَنۍ ٲسۍ أسۍ دَپان أسۍ کَرو یِتھ پٲٹھۍ سِٹاٹ کٲم کیٛازِکہِ پَتہٕ چھُ گژھان پٔزۍ پٲٹھۍ ہَمساے دٲری منٛز واریاہ زیادٕ غلط یہِ کیٚنٛہہ چھُنہٕ اَہن حظ وۅنۍ اَسہِ چھِ پَتہٕ تۄہہِ ترٛوو نہٕ سُہ زٔمیٖن یُکنُے وۄنۍ دیوار خٲطرٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ تہٕ أسۍ لاگو تَتھ کٲم توتہِ پوٚوُتھ ژےٚ زوٚن تَمہِ خٲطرٕ تہِ شُکریہ ژےٚ پوٚوُتھ مےٚ زوٚن اَدٕ حظ کیٚنٛہہ چھُنہٕ چلو بِیَہہ خۄدایَس موال مَمِی ؤنۍ زیٚو سَلام چل چلو بیٚہہ اسَلام علیکُم